زِ آز سون یُس ٹاپِک چھِ سُہ چھِ سٲنۍ أسۍ ہٮ۪کو أسۍ ؤنِتھ پنٛنہِ اِنڈِہِچ یُس پَنُن سون دیش چھُ یا کَنٹرٛی چھِ سون مُلک چھِ یِم چھِ ہِسٹرٛی وَن أسۍ مانو اَمِچ ہِسٹرٛی یُس اِنڈیہِچ ہِسٹرٛی چھِ سُہ چھِ واریاہ اِنَسپایرِنٛگ اَسہِ خٲطرٕ ایز کَمپِیٲڈ ٹُو سٲنِس ماحولَس خٲطرٕ سٲنِس کَنٹری خٲطرٕ سانٮ۪ن یِم اَپکَمِنٛگ اِنڈِجوَلٕز یِم یِنہٕ وٲلۍ یِم نوجوان چھِ تِمَن خٲطرٕ چھِ واریاہ اِنَسپارِنٛگ یُس سٲنۍ ہِسٹرٛی اِنڈیاہَس پٮ۪ٹھ آسہِ أسۍ ہٮ۪کو زٲنِتھ اِنڈیاہَس پٮ۪ٹھ کوٚر واریاہہو واریاہو دیشو قبضہٕ واریاہو راجو کوٚر قبضہٕ اِنڈیا اوس واریاہ امیٖر تہِ یَتھ منٛز ٲسۍ یِوان حملہٕ اتھ کٔر اَسۍ تیوٗتاہ حملہٕ اَتھ آو گۄڈٕنٮ۪تھ کوٚر یہِ مگر ڈِسکَوَر کوٚر یہِ یہِ سی روٗٹ کوٚر مَطلَب گس ؤنِتھ اَسہِ کوٚر واسکوڑا واسکوڑ یہِ گاماہَن کوٚر یہِ ڈِسکَوَر اِنڈیا مگر تٔمس ٲس نہٕ تمہِ ساتہٕ پاے یہِ چھِ واسکوڈی گاما یہِ چھُ اِنڈیا تٔمس ٲس نہٕ ٹوٹلی یہِ پاے کِہیٖنۍ تمہِ پَتہٕ آو یا تمہِ پَتہٕ آے یور واریاہ واریاہ مٕلک اَفغٲ اَفغٲنہِ اَفغٲنۍ آے بابر آو زہیٖرالدیٖن محمد بابر اَکبر آر اورنٛگزیب بِرٛٹش اِتھَے کنۍ آے واریاہ واریاہ واریاہ واریاہ الَگ الگ مُلکو پٮ۪ٹھ پٔرتگیٖز آے ڈچ ڈچ پیٖپٕل آے واریاہ واریاہ لُکھ آے یور گۄڈٕ ٲسۍ یِوان تِم ٹرٛیڈ کَرنہٕ یہِ یِتھَے کٔنۍ وارٕ وارٕ وار وارٕ ییٚلہِ قبضہٕ گوٚو ییٚتہِ ییٚتہِ ٲسۍ مگر ییٚتِکۍ یِم واریاہ ٲس ٲسۍ تِم ٲسۍ واریاہ واریاہ ماننہٕ مانن وٲلۍ یِوان جیسے کہِ أسۍ ہی۪کو ؤنِتھ چھٔترپتی شِواجی چھترپتی شِواجی مہاراج بیٚیہِ ہٮ۪کو أسۍ ؤنِتھ کیٛاہ چھِ وان مہارانا پرٛتاپ سِنٛگ یِم ٲسۍ ماننہٕ یِوان یِمَن ٲسۍ وَنان یا اَگَر اِنڈیاہَس مَنٛز چھِ وٕنہِ تہِ تہِ اگَر أسۍ وٕچھو واریاہَن مُلکَن مَنٛز چھِ أہہٕنٛز یِوان وٕنہِ تہِ واریاہَن یہِ سٹیٹَن منٛز چھِنہٕ أہٕنٛز یِوان وٕنہِ تہِ یِم چھِنہٕ أہٕنٛز یِم یُس یِمو چیٖز چھِ سانہِ کَنٹری خٲطرٕ کٔرمٕتۍ تِم چھِنہٕ ہیٚکان أسۍ مٔشرٲیِتھ کِہیٖنۍ کیٛازِکہِ یِمو چھِ سانہِ کَنٹری آزاد کَرنہٕ خٲطرٕ واریاہ واریاہ قۄربٲنی دِژمٕژ پَنٕنۍ قۄربٲنی دِژمٕژ أسۍ وٕچھو اَگر أسۍ امے حِساب وٕچھو سٲنۍ یُس کَنٹری چھِ یَتھ منٛز ییٚتہِ بِرٛٹِش لوٗکو کوٚر اَسہِ حملہٕ بِرٛٹِش لوٗکو کوٚر اَسہِ بِرٛٹِش لوٗکو یا أسۍ ہٮ۪کو ؤنِتھ مغَلزو کوٚر اَسہِ حملہٕ مغَلز یا الطمِش اوس کِنٛگ آتھ تِم تِم تہِ ٲسۍ اِنڈیاہَس پٮ۪ٹھ راج کَران اِتھے کنۍ ہٮٚکو أسۍ ؤنِتھ مۄغَلٕز تمہِ پَتہٕ آے مۄغَلٕز وۄغَلٕز آے یور مۄغَلز منٛز اوس گۄڈنیُکُے زہیٖرالدیٖن محمد بابَر یَتھ زٲہِد زٲہِدالدین محمد بابر اوس تٔمۍ سٕنٛدۍ پتہٕ آو تٔمۍ سُنٛد نیٚچوٗ ہِمایوٗ سُہ مگر سا تمہِ ساتہٕ کیاہ چھِ وَنان پو تم مَطلب ییٚلہِ سُہ کِنگ بَنو مگر سُہ واریاہ سُہ نہٕ تمہِ آے تیوٗت قٲبِل ہیوٚک نہٕ سُہ راج کٔرِتھ کینٛہہ تٔمِس سُہ ہَٹو مَگر تٔمۍ سٕنٛزٕے کیاہ اوس تٔمِس ناو شیر شاہ سوٗریہو ہٹو سُہ مگر شیر شاہ سوٗری ہٹو پَتہٕ تٔمۍ سُہ اکہِ لٹہِ بیٚیہِ واپَس کیاہ چھُ أمِس ناو ہمایوٗون ییٚلہِ ہِمایُون سُہ واپَس ہٹو سُہ پَتہٕ زاو تٔمِس شُر تٔمِس اوس ناو اَکبَر اَکبَر اَکبرَن کوٚر واریاہ اَکبرس ٲسۍ ہیٚکان تمہِ نِش پَتہٕ آٹوبَیوگرٛافی تہِ اَکبرَنٕۍ تہِ اوس یہِ تہٕ سو کہِ اَکبری آیٖنہِ اَکبری سوری آیٖنہِ اَکبری لیٚچھ تٔمۍ تِتھے کٔنۍ یِتھے کٔنۍ آ آیٖن اَکبر نہِ پَتہٕ آو یہوے کیٛاہ چھِ أمِس ناو آرورنٛگزیب آرورنٛگزیب ییٚلہِ آو تہٕ تٔمۍ تہِ کوٚر واریاہ سَداہ شیٚتھ سَتَس تامۍ آو پَتہٕ مۄغَل پیٖرَڈ وَنان أسۍ سُہ وَنان یہِ سَداہ شیٚتھ سَتَس تانۍ اوس سٮ۪ون ہَنڈرنڈ ایَنڈ سیٚونٹیٖنَس سٮ۪ونَس تام اوس مۄغل پیٖرڈ مہ ییلہِ مۄغَل پیٖرڈ مگر ییٚمہِ پتہٕ آو برٹش بِرٛٹش آیہِ امہِ آیہِ تِم ٲسۍ گۄڈٕ تہِ آمٕتۍ مگر تِم ٲسۍ نہٕ امہِ ساتہٕ یہِ تِم ٲسۍ نہٕ یور آمٕتۍ روٗل ووٗل کرنہِ تِمَن اوس صرف دِماغس منٛز اَکُے خیال أسۍ کَرو ٹرٛیڈ اِنڈیاہَس سۭتۍ ییٚلہِ أسۍ ٹرٛیڈ ٹرٛیڈ ییٚلہِ تِمَن باسیٚو اَتہِ چھِ نہ اَتہِ چھِ گژھان غلط اَتہِ چھِ گژھان گاٹہٕ پانسٕے بیٚیہِ لٔج تِمَن پاے اِنڈیاہَس مَنٛز چھِ یِتھ چیٖز اگَر أسۍ نٮ۪برمِس مارکیٹَس مَنٛز کٕنو یِمَن چھُ یُتھ آرٹ یُتھ ٹیلنٛٹ اِنڈیہِکٮ۪ن اگر أسۍ یہِ کَرو یوٗٹِلایز أسۍ گَژھو واریاہ أمیٖر اِتھَے کنۍ لوگ یِمو پَتہٕ پَتہٕ کرُن واریاہ کَم گۄڈٕ آیہِ یِم أکِس جایہِ گۄڈٕ ایہِ یِم بمباے پَتہٕ گٔے کَلکَتہ پَتہٕ گٔے گُجرات یِمَن پوٹَن پٮ۪ٹھ لوگ یِمو گۄڈٕ تجارت کَرنہِ یِنۍ ییٚلہِ یِمو تِجارت وار وارٕ وارٕ وارٕ تجارت کٔر پَتہٕ گٔے پَتہٕ لوٚگ یِمو اَتھ قبضہٕ کَرُن آرام سان ییٚلہِ یِمو قبضہٕ لوگ اَتھ تمہِ پَتہٕ پٔکۍ یِم برونٛہہ برونٛہہ برونٛہہ یِمو کوٚر اِتھے کٔنۍ واریاہ واریاہَن جایَن قبضہٕ مگر یِمن ییٚلہِ یِمو لوگ قبضہٕ کَرُن اَتھ ٲس ضٔروٗری آواز تُلٕنۍ یِمو کوٚر سٲرسٕے یہِ کوٚر یہِ جنوَن بییٚہِ أکِس جایہِ کَر ییٚلہِ نَفَر اَکھ کٔرۍ أکِس گَرَس پٮ۪ٹھ قبضہٕ اَتہِ گَرے کالہِ نہٕ تٔمِس کہیٖنۍ وۄن سُہ ہٮ۪کہِ پَگاہ گامَس ییٚلہِ گامہٕ وٲلۍ کَرن کیس سُہِ پتہٕ اِتھے کنۍ کَرِ سُہ پوٗرٕ کیاہ چھِ وَنان اپٲرۍ ڈِسٹرکَس ڈِسٹرک وایز کَرِ سُہ سٹیٹَس سٹیٹ وایِز کَرِ سُہ فُل کَنٹِری اِتھے کنۍ ییٚلہِ وۄنۍ وارٕ وارٕ پَنُن یہِ روٗل کٔر مگر یِمو یِمو خلاف تُج پَتہٕ واریاہو لُکو آواز یِتھ کنۍ أسۍ ہیٚکو ؤنِتھ چھٔترپٔتی شِواجی اوس تمہِ تُج یِمَن خلاف آواز بیٚیہِ ہیٚکو أسۍ ؤنِتھ مہارانا پرٛتاپ سِنٛگھ اوس أسۍ چھِ ہٮ۪کان ؤنِتھ مہارانا پرٛتاپ سِنٛگھ اوس گاندھی جی اوس أسۍ ہیٚکو موسٹ یہِ کیٛاہ چھُ أمِس ناو بھگَت سِنٛگھ بھگت سِنٛگھَن ہِنٛز پَنٕنۍ جان اَتھ خٲطرٕ تٔمِس کھول پھاسہِ کھولُکھ سُہ تٔمۍ کٔر تِمو دِژ پَنٕنۍ جان امہِ موٗجُب پَنُنۍ دیش بَچاونہٕ موٗجوٗب تِم ٲسۍ نہٕ مطلَب تِمن ٲسۍ سٲری ونان اَسہِ اَسہِ أسۍ ہیٚکو نہٕ پَننِس دیشَس خٲطرٕ یہِ کٔرِتھ ہیٚکو نہٕ کٕنِتھ پَنُن دیش کٲنٛسہِ ہِنٛدِ خٲطرٕ کِہیٖنۍ تمہِ پَتہٕ آہِ واریاہ رد اِتھے کٔۍ آ پَتہٕ جوَاہر لال نہروٗ تہِ تِمَن دیُت نہٕ پَنُن دیش تِمو کوٚر واریاہ واریاہ موٗمٮ۪نٹٕس کٔرۍ واریاہ واریاہ ستیاگراز کٔرۍ نان وایلنٕس گۄڈٕ ٲس وایلٮ۪نس تہِ گژھان یِمو کوٚر یِم بِرٹِش لوٗکھ ٲسۍ تِمو کوٚر واریاہ واریاہ واریاہ بُرٕ سلوٗک کوٚر تِمو کوٚر اَز ہٮ۪کو أسۍ أسۍ ہَسا اوس زان تہِ جَنیا والا باغ مسکیر گوٚو سُہ اَکہِ لَٹہِ یِم تِم سکھ بٲے ٲسۍ تِم آے تِم ٲسۍ بیساکھی مَناوننہٕ آمٕتۍ تَتھ جلی والا باغَس مَنٛز مگر تمہِ ساتہٕ اوس یہِ چَلان مارشَل لا اوس گوٚمُت اِم اِمپلِمٮ۪نٹ یُس مارشَل تمہِ ساتہٕ یُس یہِ اوس آرمی جَنرَل اوس تٔمۍ تٔمۍ تُل تہٕ سُہ ژاو تور تٔمۍ لَگو تَتہِ فایَر تِتھے کٔنۍ پَتہٕ گوٚو کِتھ اِتھ کنۍ گوٚو لُکَن منٛز گوٚو واریاہ بَڑاس پتھ کیٛاہ یِمو کیٛاہ کوٚر یہِ کیازِ کوٚرُکھ غَلط امہِ سۭتۍ گوٚو اَسہِ خٲطرٕ غ لط یہِ گوٚو واریاہَن خٲطرٕ غَلط تِہِنٛدۍ پَتہٕ درٛاے واریاہ واریاہ موٗمیٮ۪نٹٕس پَتہٕ ٲسۍ پَتہٕ ٲسۍ نہٕ یِم دِوان لُکھ یِم بِرٛٹِش لُکھ ٲسۍ یِم ٲسۍ نہٕ دِوان پَتہٕ اِنڈِکٮ۪ن تہِ دِوان نوٗن یوٗز کَرنہٕ یا سالٹ بَناونہٕ کِہیٖنۍ پَنُن ٲسۍ دَپان أسۍ ہیٚیِو تُہۍ کٔرِو ہو اِنڈیٖگو نیوٗکھ کیٛاہتھانۍ پَتہٕ ٲسۍ دَپان یہِ اِنڈیٖگو ییٚلہِ سُہ مۄکلیٛو قٕصہٕ تہٕ تمہِ پَتہٕ دوٚپُکھ یِمَن نی لُکَن نی یِمو نِی لُکَن زٔمیٖن تہِ یِمو لوگُک امہِ پَتہٕ امہِ پَتہٕ ٲسۍ یِم ٲسۍ نہٕ تہِ پَتہٕ تہِ رُکۍ نہٕ یِم کینٛہہ مطلب واریاہ واریاہ یِمو نیوٗ لینٛڈ نِیوٗ یِمو پیٖزَنٹَن نِش ون سٲلِم لینڈ نیوٗ یِمو دوٚپ اگر لینڈ گژھیو تہٕ گۄڈٕ دِیو پونٛسہٕ امہِ موٗجوٗب یہِ سون لینڈ تہۍ پونٛسہٕ دِیِو گۄڈٕنیتھ خٲطرٕ چھُڑاونہٕ خٲطرٕ یہِ حالانٛکہِ اوس یہِ آسان تِمَن ٲسۍ غریٖبَن ہُنٛدُے زٔمیٖن آسان تِمَن یِمو نِی یہِ توتہِ تِمَن نِش یا یِتھے کٔنۍ ییٚلہِ پَتہٕ ووت ٹایم برونٛہہ برونٛہہ برونٛہہ برونٛہہ پَتہٕ تُلۍ واریاہ واریاہ یِم آے پَتہٕ یِم کیٛاہ چھِ وَنان فرٛیٖڈَم فایٹٲرٕس ہیٚکو أسۍ ؤنِتھ یا یِم پَننِس وَطنس سۭتۍ محبت ٲسۍ کَران یا پنِنس دیشَس سۭتۍ یا ملکَس سۭتۍ ٲسۍ محبت ٲسۍ کَران تِم آے تِمو کوٚر اَتھ خلاف کٔر تمو آواز یا اِتھے کنۍ ہی۪کو أسۍ ؤنِتھ أسۍ ہیٚکو نہٕ اَتھ مَنٛز ڈاکٹَر بی ایم راو اَمبیدکَر کیاہ چھُ أمِس ناو جَواہَر لال نہروٗ کیٛاہ چھُ أمِس ناو بیٚکِس بیٚیہِ گٔے سون فادَر آف نیشَن یہِ مہاتما گاندھی جی موہَن داس کَرَم چَند گاندھی اِتھے کنۍ ٲ اَسہِ باقٕے باقٕے تہِ جِنا تہِ اوس یِتھے کنۍ آے تِم واریاہ واریاہ پَتہٕ کوٚر تمو واریاہ واریاہ چیٖز نان وایلینٕس موٗمینٹٕز اَلگ اَلَگ موٗمینٹٕس تِم گٔے نی۪بر تِمو کوٚر نٮ۪برٕ ایز کَمپِیٲڑ ٹُو یہِ پریفر امہِ موٗجب اَتھ خلاف تُجُکھ آواز اِتھَے کنۍ لوٚگ تِمو پَتہٕ بوزُن ییٚلہِ تِمَو بوزُن بوزُن لوگ پٔکۍ تِم برونٛہہ برونٛہہ برونٛہہ لوگ ہُم رُکے نہٕ توتہِ کِہیٖنۍ تِم ٲسۍ توتہِ پَکان برونٛہ برونٛہہ برونٛہہ برونٛہہ ییٚلہِ تِم تمہِ پَتہٕ ووٚن تمہِ پَتہٕ تہِ رُکے نہٕ تِم کہیٖنۍ مگر یِم تہِ رُکے نہٕ یور کِہیٖنۍ یِمو تہِ لوگ وارٕ وارٕ یِمو تہِ لوگ لگاتار لگاتار یہِ کَرُن مَگَر ییٚلہِ ییٚلہِ تِمَن باسیو یہِ آوُٹ آف کَنٹرول پَتہٕ درٛاے تہٕ ییٚلہِ تِمَن باسیو پَتہٕ گوٚو ایٹ دَ اٮ۪نٛڈ آف نایِنٹیٖز فوٹی سیٚوَن ناِنٹیٖن فوٚٹی سٮ۪ونَس گٔژھِتھ گوٚو سون مُلک آزاد مَگَر اَسہِ پے واریاہ مُشکل مُشکلات پے اَسہِ اتھ خٲطرٕ واریاہ مُشکِلات پیٚیہِ اَسہِ اَتھ خٲطرٕ اَتھ کَرٕنۍ ظٲہِر ییٚلہِ یِمے ٲسۍ کیاہ چھِ اتھ وَنان ییٚلہِ یِم برونٛہہ برونٛہہ پٔکۍ مگر یِمو یِم ٲسۍ نہٕ مانان کٲنٛسہِ ہُنٛد کِہیٖنۍ ٹوٹلی یِم یِم ٲسۍ پَکان دپان یہِ چھُ سون ہُہ تہِ چھُ سون ییٚلہِ یِمو برونٛہہ برونٛہہ وٲتۍ برونٛہہ برونٛہہ وٲتۍ یِمو لوگ قبضہٕ کَرُن سٲرسٕے ییٚلہِ یِمو قبضہٕ کوٚر سٲرسٕے چھِ ادٕ آو پَتہٕ باقٕے باقٕے یِم سِکھ بَرادٔری ٲسۍ یا ہِندوٗ ٲسۍ مُسلِم ٲسۍ یِم گٔے یِکوٹ یِمو لوٚڑ اتھ خلاف ییٚلہِ یِمو اَتھ خلاف لوٚڑ یِمو یِمو یِمو کوٚر فَتح حٲصِل یِمو کوٚر زیوٗن یِمو خلاف یِمون امہِ ظُلمہٕ تَل نِیو یِمو فتح کٔرِتھ حٲصِل ییٚلہِ یِمو فَتح کوٚر حٲصِل تہٕ فاینٔلی گوٚو سون مُلک پَتہٕ فاینٔلی گوٚو سون مُلک کُنوُہ شَتھ سَتہٕٲجِیَس منٛز آزاد ایز کَمپِیٲڑ ٹُو سَداہ شَتھ سَتہٕ پٮ۪ٹھ پَتہٕ ییٖژاہن ییٖتاہَن ؤریَن غلٲمی کٔرِتھ دۄن ہَتَن ؤرۍ یَن کٔر اسہِ غلٲمی دۄہ زٕ ہَتھ ڈاے ہَتھ ؤری کٔر اَسہِ غُلٲمی پَتہٕ ترٛٲوِکھ أسۍ یَلہٕ پَتہٕ درٛاو سون مُلُک گوٚو آزاد پَتہٕ آز آز ہیٚکو أسۍ وٕچھِتھ سون یُس دیش آزاد چھُ گوٚمُت سُہ کوٗتاہ تَرقی چھِ کَران ایز کَمپیٲڑ ٹُو فورتھٕ فورتھ لارجسٹ اِکانمی چھِ سٲنِس کَنٹرٛی بَنے مٕژ ایز کَمپیٲڈ ٹو اَدَر کَنٹریٖز اَسہِ روز یوٗ کے تہِ پَتھ اگر أسۍ وٕچھو باقٕے باقٕے یِم کَنٹرٛیٖز چھِ تِم چھِ اَسہِ نِش ون یہِ اَسہِ کوٚر اوترے اوترے اوترے کوٚر اَسہِ سون چَندریان ٹوٗ گوٚو موٗنَس پٮ۪ٹھ لینٛڈ اَسہِ گوٚو سون یُس کَنٹری چھِ یہِ کۭژاہ برونٛہہ برونٛہہ چھِ وٕنکیٚن پَکان أزۍ کہِ یُس سون پرٛایِم مِنسٹَر شری نَرریند مودی چھِ سُہ کوٗتاہ کَران چھُ کٲم سون مَطلَب پَنٕنۍ کَنٹری برونٛہہ پَکناونہٕ خٲطرٕ اگر اَگَر أسۍ وٕچھو امے حِساب اَسہِ پَزِ پَننہِ کَنٹری ہُنٛد ساتھ دیُن اَسہِ پَزِ نہٕ یِن دَپُن نہ یہِ چھِ غَلط کَران یہِ چھِ یِمو سۭتۍ گوٚو اَسہِ یہِ کَنٹری خَراب اَسہِ پَزِ پَنُن کَنٹری ہُنٛد ساتھ دیُن سٲنۍ یِم ایٚکسیٚپشَنَل لیٖڈٲرٕس تہِ چھِ یتھے یتھے لیٖڈررٕس گَژھن آسٕنۍ مودی شری نریندر مودی امِت شاہ کیاہ چھِ أمَس ناو راجناتھ سِنٛگھ یِتھی یِتھی باقٕے باقٕے لیٖڈَر جے پی نَڈا اِتھے کنۍ گژھن باقٕے باقٕے تہِ آسٕنۍ یِم اسہِ سۭتۍ یوگی آدتہِ ناتھ یِم سون کَلچَر چھِ یہِ چھُ برونٛہہ برونٛہہ پکناوان اگر اگر نہٕ یِم آسانٕے باسان وٕنکٮ۪ن ہیٚکو أسۍ برونٛہہ پٔکِتھ پَتہٕ کیازِکہِ یُس یِم آز تام کَران چھِ آز اَصل اصل ڈیسِجَن سانہِ کنٹری خٲطرٕ ییٚمہِ سۭتۍ سون کَنٹری ہیٚکہِ برونہہ پٔکِتھ یہِ سٲنۍ کَنٹری اتھ پیٚٹھ چھُ فخٕر کَران بیٚیہِ یِم سٲنۍ یِم پرٲنۍ نَفَر تہِ ٲسۍ پرٲنۍ لُکھ ٲسۍ یِمو سۭتۍ چھِ آز سٲنٛۍ کَنٹری چھِ یہِ کَران فخر سون سون وَطن سون وَطن چھِ کَران یِمَن پیٚٹھ فخر یِمَن لوٗکَن پیٚٹھ یِہٕنٛدۍ قۄربٲنی کہِ وَجہ سۭتۍ چھِ أسۍ آز آزاب بیٚیہِ چھِ آز یوٗتاہ برونٛہہ پَکان أسۍ اَگر أسۍ وٕچھو اَسہِ پَزِ نہٕ اَسہِ پَزِ نہٕ یہِ کَرُن کِہیٖنۍ اَسہِ پَزِ پَکُن وار وارٕ وارٕ برونٛہہ اَسہِ پَزِ بیٚیہِ کَرُن ایپرسِیشَن پَزِ اَسہِ کَرٕنۍ سارنٕے یہِ گژھِ نہٕ وَنُن زِ یہِ چھُ یہِ چھُ مُسلمان یہِ چھُ بَٹ یہِ چھِ سِکھ یہِ چھُ عیٖسٲے یہِ چھُ ہُہ یہِ چھُ کَران اِکویلٹی اَسہِ پزِ صرف تھاوُن پنُن گَژھِ تھاوٕنۍ اَسہِ پَزِ اَسہِ تھاوٕنۍ اِکویلٹی اگر أسۍ اکویلٹی تھَاوو یہِ گژھِ اَمہِ سۭتۍ روزِ اَسہِ پانَس تہِ خیال کیازِکہِ أسۍ چھِنہٕ اِنساب کہِ کِہیٖنۍ کیٛازکہِ أسۍ چھِ تَتھ کَنٹری مَنٛز روزان یَتھ منٛز أسۍ پانَس چھِ سونٛچان نہ تہِ تہِ چھُ مےٚ بوے ہُہ تہِ چھُ مےٚ بوے یہِ چھُ مےٚ ہُہ چھُ مےٚ بیٚنہِ یہِ چھُ مےٚ کینٛہہ یہِ چھُ مےٚ مول ہُہ چھُ مےٚ موج یہِ چھِ مےٚ اَتھ بَرابَر یِمَن پَزِ مےٚ عزت کَرُن باقٕے شُکریہ